وَعلیکُم السَلام اہن حظ ٹھیٖک تُہۍ چھُو ٹھیٖک

نَہ حظ اَکھ ٲسوٕ تۄہہِ جلدی بیٚیہِ اوس تتھ کَپرُے یُہٲے زٕ نمبر کَپُر اَمے گوٚو اَتھ یہِ نَہ حظ مےٚ چھُنہٕ خطا کِہیٖنۍ یہِ اوس کپرُے یُتھٕے تہٕ اَمے موٗجوب گوٚو اَتھ یہِ ؤلِو تیٚلہِ تہِ چھُنہٕ کیٚنٛہہ پرواے کَپُر اوسُس نا کم توے ٲسۍ یہِ ٹایٹ ییٖژاہ اَتھ کٔڑ پتہٕ زَڑٕے بَنٲوٕس نتہٕ نیرہا نہٕ اَتھ کیٚنٛہہ کیٚنٛہہ چھُنہٕ پرواے تُہۍ أنِو بدل بدل دِمہو جلدی سُوِتھ بیٚیہِ فِٹ زٕ زٕ دۄہ یا ترٛےٚ دۄہ لَگیٚن زیادٕ ٹایم لَگہ نہٕ وۄنۍ کیٚنٛہہ نَہ حظ نَہ آز ہیٚکہِ نہٕ گٔژھِتھ کیٚنٛہہ تۄہہِ چھُوا صحیٖح جلدی تیٚلہِ

وۄنۍ ہیٚکوا تُہۍ وُنکیٚس أنِتھ کَپُر یور دُکانَس پٮ۪ٹھ کیٚنٛہہ چھُنہٕ ؤلِو کرو کوشش کیٚنٛہہ چھُنہٕ پرواے ؤلِو أنِو تُہۍ تہٕ نَہ نَہ یہو یِہٲے اوس زٕ نمبر کَپُر کیٚنٛہہ چھُنہٕ یتھ تُہۍ أنِو پانہٕ أنِو وُچھِتھ کیٚنٛہہ چھُنہٕ پرواے أتھۍ ٲس پرٛابلم اہن حظ آ ٹھیٖک ادٕ حظ ادٕ حظ کیٚنٛہہ چھُنہٕ پرواے أسۍ کرو کوشِش جلدی ادٕ حظ ادٕ حظ ادٕ حظ تُلِو بہیٛو رۄبَس حَوالہٕ